مےٚ اوٚن گۄڈنیُک یہِ چیٖز یُس مےٚ اوٚن سُہ اوٚن مےٚ فِراک یَزار فِراک یَزار مےٚ اوٚن بیٚیہِ اوٚن مےٚ تَتھ سۭتۍ پھٮ۪رَن یَتھ أسۍ وَنان چھِ رَفلہِ ہُنٛد پھٮ۪رَن ییٚلہِ مہ ییٚلہِ مےٚ سُہ اوٚن تَتھ حظ کٔرِتھ کٲم آرِ کٲم فِراک سوٗٹ یُس اوس سُہ اوس اَصٕل تہٕ یُس مےٚ پھٮ۪رَن اوس سُہ تہِ اوس اَصٕل تَتھ اوس کٔرِتھ آرِ کٲم تہٕ ہُتھ ہُتھ فِراک سوٗٹَس ٲس کٔرِتھ زۄیِج کٲم مطلب مےٚ اوس نہٕ سوٗنٛچمُتُے تِم نیرَن تِتھۍ اَصٕل تِم درٛاے دُشوَے واریاہ اَصٕل یُس مےٚ اوٚنمُت اوس میٖر مُشتاقَس نِش تَتہِ پٮ۪ٹھ یُس تہِ بہٕ چیٖز اَنہٕ سُہ چھَس بہٕ وۄنۍ تٔمۍسٕے نِش پرٛفَر مَطلَب اَنان تٔمۍسٕے نِش یُس تہِ مطلب آرِ کامہِ دار چیٖز آسہِ یا کانٛہہ تہِ کامہِ دار چیٖز آسہِ سُہ گَژھِ تٔمۍ سٕے نِش مطلب ہمیش چھَس بہٕ تٔمۍسٕے نِش اَنان تِکیازِ سُہ چھُ یِوان مَشہوٗر گوٚمُت سٲنِس علاقَس منٛز اَمہِ سۭتۍ چھِ آسان یِم کامہِ دار یا فِراک یزار کیٚنٛہہ تہِ چیٖز آسہِ اَمہِ سۭتۍ چھِ آسان